آ وعلیکُم سلام آ ؤنِو أسۍ چھِ زرگر جیوَلَر پیٚٹھ ؤنِو

اچھا اَہ اَہ اَہ بِلکُل اچھا اچھا بِلکُل تۄہہِ کیٛاہ کیٛاہ اوسوٕ بنٛگرٕرِ چھَو تۄہہِ ضروٗرت ہار چھُو تۄہہِ ضروٗرت ٹھیٖک چھا آ بنٛگٕرِ چھَو اَسہِ نِش راجواڑی کَڑے بیٚیہِ چھِ سِکمِل ٹی بیٚیہِ چھِ نارٕمَل بنٛگرِ تۄہہِ کٕم ہِوۍ قٕسم چھَو ضروٗرت وُچھ حظ یہِ چھُو تۄہہِ پانَس تام اَتھ چھَو ریٹ پتہٕ تٔمِی حِساب کھسان ییٚمہِ حِساب تُہۍ سۅن نِیِو أمۍ حِساب کھسہِ اَتھ ریٹ وُنکیٚن چھُو گرام یوان دۄیہِ ترہَن شیٚتَن تۄہہِ چھُو پتہٕ پَنٕنۍ بیٚیہِ یِم سیٚٹ چھِ سیٚٹَن ہٕنٛدۍ ڈِزایِن چھِ اَسہِ واریاہ اَسہِ چھِ آن لایَن تہِ ترٛٲوِمِتۍ کیٚنٛہہ ڈِزایِن اگر تُہٕنٛز بچی یِتھٕ کٔنۍ تٔمِس کھسَن تِم مطلب تۄہہِ چھُو خانٛدر بچی تیٚلہِ تیٚلہِ چھُو پانہٕ تہِ وُچھُن ڈِزایِن وِزایِن تُہۍ اگر کانٛہہ چوٗز کٔرِو پگاہ کھوٚت نہٕ تٔمِس زن سُہ پسنٛد تَتیٚن گٔژِھو پرٛابلِم

اَسہِ چھِ کیٛاہ چھِ اَتھ ونان اَسہِ حظ چھِ واریاہ مطلب وُچھ حظ اَسہِ چھِ صاف سۄن تُہۍ ہیٚکِو کانٛسہِ تہِ ؤنِتھ اگر تُہۍ کانٛسہِ مطلب تۄہہِ کٔمۍ تۅہہِ چھُو تۄہہِ کٔمۍ دِیُتنَو سون نمبر آ بِلکُل تٔمِس چھےٚ پتاہ تٔمۍ چھُ نیٛوٗمُت تٔمِس آسہٕ ترٛےٚ بچی تٔمۍ چھُو تِمَن سارِنٕے نیٛوٗمُت اَسی نِش سۄن تٔمۍ کیٛازِ دیوتنَو تۄہہِ سون نمبر یہِ چھُ بروسہٕ آسان کیٛازِ کہِ تٔمۍ چھِ أسۍ أسۍ چھِ صاف سۄن کٕنان أسۍ چھِنہٕ ژور ووٗر کران سۄنَس کیٚنٛہہ بِلکُل پونٛسَن ہٕنٛز چھَنہٕ ٹینشَن وُچھ حظ اگر تُہۍ اِنسٹالمینٹَن منٛز تہِ آسیِٚو دیُن أسۍ رَٹو اِنسٹالمینٹَن منٛز تہِ کیٛازِکہِ أسۍ چھِ سَمجِتھ ہیٚکان

وُچھِ حظ پونٛڈن چھِ قٕسم اَکھ گوٚو پونٛڈ یَتھ بیلی پونٛڈ چھِ ونان بیٛاکھ یُس پونٛڈ چھُ آسان سُہ بیڈن چھُ بیلی پونٛڈس چھِ زٕ ساس کم آسان برٛٹِش کھۅتہٕ تۄہہِ کُس ہیٛوٗ چھُو ضروٗرت مطلب یہِ چھُ تۄہہِ پیٚٹھ ڈِپیٚنٛڈ کران ڈی پی سی چھِ زٕ اتھ منٛز چھِ زٕ قٕسم آسان یہِ تُہۍ ؤنِو أسۍ تھاوَو تۄہہِ تٔمی حسابہٕ شِکایَت آسہِ نہٕ بِلکُل تہِ کِہیٖنٛۍ نہٕ تُہۍ چھُو یہِ چھَنہٕ سۄ جاے یہِ چھِنہٕ فرٛاڑ واڑ قٕصہٕ بِلکُل بِلکُل بِلکُل بہٕ چھَس ہیٚکان سَمجِتھ پوٗرٕ تُہۍ ما ہیٚیِو ٹینٛشَن کِہیٖنٛۍ نہٕ تۄہہِ تۄہہِ چھُو سانِس دُکانَس پیٚٹھ یُن اَسہِ چھُ لال چوک دُکان تُہۍ أنۍہوٗن بچی سٍتۍ أسۍ ہاوَو تۄہہِ تَتیٚن مُختلِف لگ بگ ہَتھ ڈِزایِن آسان سیٚٹَن بنٛگٕریَن چین پینٛڈلم یہِ تہِ تۄہہِ اَنُن آسیِٚو تاج آسیِٚو اَنُن کیٚنٛہہ تہِ آسیٚو اَنُن سٲری ڈِزایِن چھِ تٔتِی تُہۍ وٲتِو توٚتَن تَتیٚن ہاوَو أسۍ تۄہہِ سٲری ڈِزایِن تَتیٚن اگر تۄہہِ فیٖمیل آسیِٚو سۭتۍ تِمَن ہٕنٛدۍ خٲطرٕ چھےٚ تَتیٚن فیٖمیلَے یِم تِمَن مطلب یِم زن لیڑیٖز یُس زن زنان چھِ تِم چھےٚ تِمَن ہاوان تہٕ یہِ تُہۍ أنۍ ہوٗن بچی سۭتۍ سٲنِس دُکانَس پیٚٹھ ٹھیٖک چھا چلو ٹھیٖک چھُ ٹھیٖک چھُ تُہۍ وٲتِو دُکانَس پیٚٹھ چلو ٹھیٖک چھُ بِہِو خۅدایَس حوال السلام علیکُم